یِتھُے حظ بہٕ کولیج پَران ٲسٕس یعنی گریجویشنہِ دوران یِتھُے کولیج بہٕ گژھان ٲسٕس تَتہِ حظ اوس اَکہِ دۄہ ڈانٔس کَمپِٹشَن تہٕ میڈَم ٲس ڈیلی کَلاسَس منٛز یِوان سۄ ٲس وَنان ڈانٔس کَمپِٹشَن حظ چھُ تہٕ تَمہِ خٲطرٕ لٮ۪کھنٲیِو ناو تہٕ تَتہِ حظ اوس نہٕ بَچہٕ دِوان سٔٹوٗڈَنٹ ٲسۍ نہٕ دِوان ریسپونڈ تَمہِ آیہِ کِہینۍ تہِ میڈَم ٲس ڈیلی کٔلاس برونہہ گۄڈٕنیتھ وَنان یی ڈانٔس کَمپِٹشَن چھُ تُہُندِس کالجَس منٛز گژھن وول سٲری لیٚکھنٲیو ناو اَتھ منٛز کٔرۍزیو سٲری کٔرۍزیو اَتھ منٛز نیٖزیو حِصہٕ اَتھ منٛز یانے سٲری کٔرۍزیو شِرکَت اَتھ کَمپِٹشَنَس منٛز مَگر بَچہٕ حظ ٲسۍ نہٕ ریسپونڈ دِوان یورٕ کِہینۍ تہِ میڈَم ٲس ڈیلی یِوان وَنان تہٕ بَچہٕ ٲسۍ نہٕ اوکُن تَوَجہ دِوان کِہینۍ تہِ ٲخٔر حظ گے میڈَم پَتہٕ مَجبوٗر زِ ناو لیٚکھنہٕ پانَے خٲطرٕ دوٚپُن تِکیازِ مےٚ ووتوٕ تۄہہِ یَو ڈیلی وَنان کٔلاس برونہہ گۄڈٕنیتھ ہَر دۄہ یِہوے وَنان تُہُندِس کالیجَس منٛز چھِ ڈانَس کَمپِٹشَن اَتھ منٛز نِیو حِصہٕ اَتھ منٛز کٔریو شِرکَت تُہۍ چھِو نہٕ اورٕ ریسپونڈ دِوان کِہینۍ تہِ اس لیے ییٚمِس بَچہٕ سُند بہٕ ناو لیٚکھٕ سُہ بَچہٕ گژھِ ضروٗری اَتھ ڈانٔس کَمپِٹشَن منٛزحِصہٕ نیُن یعنی سُہ گژھِ اَتھ منٛز شِرکَت کَرُن تہٕ یِتھُے اَسہِ میڈَم ناو لیٚکھان ٲس تہٕ تٔمِس حظ پیٚیہِ مےٚ کُن تہِ نَظر تہٕ تٔمۍ حظ لیوٗکھ اَتھ منٛز مےٚ ناو اَتھ ڈانٔس کَمپِٹشنَس منٛز حتا کہِ مےٚ نَہ حظ اوس نہٕ تیٖتِس ٹایمَس زٔہنۍ تہِ ڈانٔس کوٚرمُت کِہینۍ تہِ بہٕ حظ ٲسٕس أمِس زارپار کران میڈَم میڈَم میون ناو مہ حظ لیٖکھِو کِہینۍ تِکیازِ مےٚ چھُنہٕ تَگان ڈانٔس کرُن کِہینۍ تہِ مَگر میڈمہ حظ مون نہٕ ییٚمہِ سُند ییٚمہِ سُند ناو تٔمۍ لیوٗکھ اَتھ ڈانٔس کَمپِٹشنَس منٛز تٔمۍ حظ مون نہٕ پَتہٕ ناو ژَٹُن کِہینۍ تہِ ٲخٔر حظ اوس میون ناو تہِ تٔمۍ لیوٗکھمُت تٔمۍ اوس دَرٕج کوٚرمُت میون ناو تہِ تہٕ ٲخٕر ییٚتۍ ییٚمہِ دۄہ یہِ کَمپِٹشن اوس نٔظ فاینَل کَمپِٹشن ڈانٔس کَمپِٹشَن سٲنِس کولجَس منٛز تہٕ مےٚ حظ پیوٚو تَمہِ دۄہ وۄتھُن پَتہٕ اَتھ کَمپِٹِشَنَس منٛز حِصہٕ نیُن اَتھ کَمپِٹشَنس منٛز شِرکَت کَرٕنۍ مَگر مےٚ نہ حظ اوس نہٕ کِہینۍ تَگان تِکیازِ تٔمۍ ووٚن میڈمَو کٔلاسنٕے منٛز ناو لٮ۪کھنہٕ وِزے یُس بَچہٕ نہٕ ناو لِکھِتھ اَتھ ڈانٔس کَمپِٹِشنَس منٛز شِرکَت کرِ کِہینۍ حِصہٕ نہِ کِہینۍ تہِ تٔمِس ہسا چھُ فاین فایو ہنڈرَڈ بیٚیہِ بُلاوہوکھ أسۍ تٔمۍ سٔندۍ پیرینٹ یور تٔمِس دِمَو أسۍ ڈِسچارٕج ییٚمہِ کہِ وجہہ سۭتۍ حظ بہٕ مَجبوٗر گٔیَس نہ تہٕ اوس نہٕ مےٚ تَگان ڈانٔس کَرُن کِہینۍ تہِ ٲخٔر یِتھُے حظ پَتہٕ یہِ فاینَل یُس یہِ کونفرینٔس ٲس ییٚمہِ دۄہ یہِ ڈانٔس کَمپِٹشَن اَتہِ اوس سٲنِس کالجَس منٛز تہٕ تہٕ بہٕ حظ گٔیَس مَجبوٗر تِکیازِ ایبسینٹ تہِ ہٮ۪کہوو نہٕ روٗزِتھ کِہینۍ میڈمہِ ٲس دِژمٔژ دَمکی یُس نہٕ یہِ فاین چھُو پیرینٹہٕ بُلاوہوکھ أسۍ یور تہٕ تہٕ ٲخٔر حظ گٔیَس بہٕ مَجبوٗر زِ بہٕ حظ گٔیَس اَمہِ دۄہ اَتھ منٛز اَتھ کَمپِٹِشنس منٛز یِتھُے حظ گۄڈ ٲسۍ اَتھ منٛز کیٚنہہ ٹوپِک ٲسۍ یِم اُستاد ٲسۍ تِمو اَسہِ پَنُن سِپیٖچ دیُت تَمہِ پَتہٕ حظ ووٚتھ منٛزٕ باغہٕ یِتھُے یہِ ڈانٔس کَمپِٹشَن تُلُکھ أسۍ حظ بُلٲوِکھ سِٹیجَس کُن برونہہ کُن مَگر سِٹیجَس پٮ۪ٹھ بہٕ یِتھُے اوسُس مےٚ حظ ٲس پَے مےٚ چھُنہٕ وُنیُک تامَتھ زٔہٕنۍ تہِ ڈانٔس کوٚرمُت یعنی مےٚ اوس پَنُن پان باسان بہٕ ٲسٕس نہٕ باسان کَمفٲٹیبٔل کِہینۍ تہِ تِکیازِ مےٚ نہ حظ اوس نہٕ ییٖتِس ٹایمَس زٔہنۍ تہِ کوٚرمُت ڈانٔس ٲخٔر حظ یِتھُے أسۍ بُلٲوِکھ تہٕ سٲری بَچہٕ حظ چھِ کران تہٕ بہٕ حظ گٔیَس مَجبوٗر بہٕ تہِ ٲسٕس یِم حظ جِسمٕکۍ حِصہٕ چھِ بوڑی پاٹس یِم چھِ بہٕ تہِ ٲسٕس تِمن حرکَت کران یعنی ٲکھتٕے تِکیازِ مےٚ اوس نہٕ تَگان کِہینۍ نہٕ مَگر ایٚمہِ وِزِ حظ گوٚو مےٚ واریاہ زیادٕ فیٖل یعنی مےٚ کوٚر واریاہ زیادٕ یہِ گوٚو مےٚ فیٖل پَنٕنہِ جایہِ تِکیازِ مےٚ چھُنہٕ تَگان کِہینۍ تہِ بہٕ أنۍہَس ییٚتیتھ برونہہ کُن یعنی یِم پاٹِسِپینٹٔس ییٚتیتھ وٕچھان چھِ بۄن کِن یِم چھِ تہٕ تِم کیاہ آسَن ونان ہے أمِس چھُنہٕ کِہینۍ تَگان یہِ کَتھ چھِ بٔلۍ کھٕجمٕژ کھٔژمٕژ سِٹیجَس پٮ۪ٹھ أمِس چھُ اوسمُت شاید سِٹیجَس کھسنُک شوق تِم مہ حظ تِمن مہ ٲس پَے یِم چھِ میڈمہ کٔرمٕتۍ مَجبوٗر یِمن چھُ میڈمہِ لیوٗکھمُت مَجبوٗرَن ناو تہٕ ییٚمہِ کہِ وجہہ ستۭۍ یِم ییٚتیتھ سِٹیجَس پٮ۪ٹھ آیہِ تہٕ یِتھُے حظ بہٕ سِٹیجَس پٮ۪ٹھ کھٔژٕس مےٚ حظ گوٚو مَگر واریاہ زیادٕ فیٖل ییٚتہِ تِکیازِ مےٚ اوس نہٕ تَگان ڈانٔس اَصٕل پٲٹھۍ کَرُن کِہینۍ تہِ مےٚ باسیو تَمہِ وِزِ بہٕ اوسُس نہٕ پَنُن پان تَمہِ وِزِ کَمفٲٹیبٔل مَحسوٗس کران کِہینۍ نہِ